اَسَلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک اَہَن حظ ٹھیٖک ٹھیٖک اَہَن حظ ٹھیٖک ٹھیٖک تُہۍ ؤنۍتَو مےٚ ریٹھاہ ویٹھاہ کیٛاہ چھِ اَز یِمن ٹماٹرن وماٹرن اورٕ اَدٕ سا ٹھیٖک ٹھیٖک تُہۍ ؤنۍتَو مےٚ یہِ ژوٗنٛٹھۍ کِلو کٔے چھُ اَز گَژھان ریٹ چھِ ژوٗنٹھٮ۪ن تیزٕے ٹھیٖک ٹھیٖک یہِ ؤنۍتَو مےٚ کیلہٕ مگر فرٛیش چھَوا تُہۍ یِم تازٕ چھا آسان یِم اگر اَکھ ژوٗنٛٹھۍ پیٖٹاہ اَکھ میلہِ ہَو بیٚیہِ اگر کیلہٕ پیٖٹاہ اَکھ میلہِ ہَو جِناب فرٛیش گَژھِ پتہٕ آسُن یُتھ نہٕ پتہٕ خراب وَراب نیرن تَمےَ اَہَن حظ اَہَن حظ پانہٕ تہِ چھُ ضروٗری یُن ٹھیٖک ٹھیٖک ٹھیٖک بہٕ چھُس دَپان یہِ چھُناہ درٛۅگ گَژھان زیادٕ ژوٗنٛٹھۍ ٹھیٖک اَہَن حظ اَہَن حظ ٹھیٖک چھُ بہٕ چھُس دَپان اگر کیلہٕ پیٖٹۍ اَکھ نِمٕہو بیٚیہِ اَگر نِمٕہو ژوٗنٛٹھۍ پیٖٹاہ اَکھ سُہ کٔے گَژھِ اَہَن حظ اَتھ چھُ وارِیاہ حظ کھوٚتمُت اَدٕ سا ٹھیٖک ٹھیٖک ٹھیٖک ہَے أسۍ چھِ بِہار صٲب تۅہے نِش نِوان تۅہہِ تہِٕ چھَو پَیِی ؤلِو صُبحن یِمو تیٚلہِ أسۍ اَدٕ سا ٹھیٖک چھُ ٹھیٖک اَدٕ سا تُلِو